آ بِلکُل سٲنِس بڈگٲمِس منٛز چھِ واریاہ زیادٕ مِرگنٛڈِس منٛز کرو أسۍ کَتھ اَسہِ چھُ ییٚتٮ۪ن اکھ سٹیشنری تٔمِس چھِ آسان وریاہ چیٖز کٔننۍ یِم مےٚ ضرورَت چھِ لگان بہٕ چھَس اَنان تٔمِس نِش کَلٔرٕس واٹر کَلر چھَس بہٕ اَنان یا کہِ سِکیٚچ کَلر چھِ مےٚ آسان کُنہِ وِزِ ضرورَت اَگرے بہٕ کَتھ کَرٕ آٹِچ مےٚ چھ پیٚوان منٛزٕی اَنٕنۍ سارنی چھ مےٚ پیٚوان اَننہِ یا کہِ تَتھ چھ وَنان تَتھ چھ آسان ووننہٕ خٲطرٕ بیٚیہِ اکھ سَلاے سۄ چھِ مےٚ پیٚوان اَنٕنۍ بٚییہِ چھِ مےٚ تَتھ خٲطرٕ کَلر پن پیوان ضروٗرَت بیٚیہِ چھِ مےٚ تَمیکۍ کیٚنٛہہ چیٖز بیٖڈٕس ویٖڈٕس پیٚوان ضروٗرَت یِم بہٕ تَتھ منٛز حظ تراوان چھَس مےٚ چھ پیٚوان سٲری چیٖز چھَس بہٕ تٔمۍ سی نِش اَنان تِکیازِ اوترے اوٚن مےٚ واقعہن اوٚن مےٚ اوترے کَلر پیٚنٛسل أنۍ مےٚ تِم ہُم أنۍ مےٚ واٹر کَلر أنۍ مےٚ أسۍ اکھ پینٛٹنٛگ بَناؤنۍ تَتھ خٲطرٕ أسۍ مےٚ ضروٗرَت تِم واٹر کَلٔرٕس مےٚ ٲسۍ نہٕ کِہنٛۍ نہٕ بیٚیہِ ٲسۍ مےٚ تِم برش تہِ ضرورت ییٚمہ خٲطرٕ یِم تَتھ لگان چھِ مےٚ اِستعمال کرنَس بہٕ ہسا چھَس مِرگنٛڈسٕے منٛز یُس سِٹیٚشنری چھ بہٕ چھَس تٔمۍ سی نِش اَنان مےٚ چھُ نہٕ پیٚوان اورٕ یور گژھنٕچ ضروٗرَت کِہنۍ نہٕ کیٚازِ کہِ سٲنِس مِرگٔنٛڈِس منٛز چھِ سٲری چیٖز دٔستِیاب اس لیے چھَس بہٕ ہمیٚشہٕ تٔمۍ سی نِش اَنان